اسلامُ علیکُم بہٕ حظ ٲسۍ مےٚ حظ اوس وَنُن یہِ کہِ مطلب مےٚ چھِ اَتہِ سِری مطلب کَشمیٖرَس منٛز زٕ ترٛےٚ جایہِ آسہٕ مےٚ وُچھنہِ تُہۍ ؤنۍ تَو مےٚ اَتھ کیٛاہ یہِ فیٖس لگہِ اَہَن حظ آ اَتھ کیٛاہ چھُ مطلب کیٛاہ پروسیٖجَر چھُ اَتھ کیٛاہ لَگہِ مےٚ ایماوُنٛٹ کوٗتاہ گژھِ مےٚ گۄڈٕ حظ کَرو أسۍ یِہَے پہلگام کَرٕہَو وِزِٹ پہلگام آ بیٚیہِ اَپٲرۍ چھِ یِم بیٚیہِ زٕ ترٛےٚ یِم گارڑَنٕز تِم تہِ کَرٕہَو وِزِٹ اَہَن حظ یا کۅکَر ناگ چھُ ویرِ ناگ چھُ یِم وُچھَو یِم جایہِ تہٕ پَتہٕ حظ اوس وُچھُن یِہَے پَتہٕ حظ أمۍ پَتہٕ بناوہو پرٛو گُلمرگ گژھٕنُک اَہَن حظ آ اَتھ منٛز کھٮ۪ن چٮ۪ن وغیرہ یِیا اَتھ منٛز کِنہٕ نا تُہۍ چھُو حظ گایِڈ وایِڈ تہِ پرٛووایِڈ تہِ کران اَتھ منٛز اَچھا پَتہٕ چھُو اَسہِ تُہی یِوان سۭتۍ تُہۍ چھُو ہاوان اَسہِ یِم جایہِ مطلب اگر اَسہِ پہلگام آسہِ وِزِٹ کَرُن یا کۅکَر ناگ کُنہِ تہِ جایہِ تُہۍ چھُو آسان سۭتۍ اَسہِ اَکھ لَچھ شیٹھ ساس رۄپیہِ ووٚنوٕ تۄہہِ یہِ حظ چھِ واریاہ زیادٕ گژھان اَتھ گژھِ حظ کیٚنٛہہ نظرِ ثٲنی ڈِسکاوُنٛٹ وغیرہ اَہَن حظ اَسہِ حظ گژھِ سُہ کوٗتاہ حظ چھِ بنان اگر ہے پانٛژ پٮ۪ٹھٕ پانٛژھ پٔرسنٹ ڈِسکاوُنٛٹ چھِ گژھان اَکھ لَچھ شیٹھ ساس ووٚنوٕ توہہِ ایماوُنٛٹ تہٕ تُہۍ ؤنۍتَو مےٚ یہِ اَمہِ کھۅتہٕ کَم ہٮ۪کہِ نا کِہیٖنٛۍ گٔژھِتھ تُہۍ وُچھُو اگرے کیٚنٛہہ اَہَن حظ اَچھا ٲٹھ دۄہَن چھُو مطلب تُہُنٛدُے خرچہٕ سورُے اَسہِ لَگہِ ہی مطلب یہ مطلب یہِ اَتھ منٛز چھِ ہوٹَل سورُے اٮ۪کامڈیشَن سورُے کھٮ۪ن چٮ۪ن یِوان تُہٕنٛدِ طرفہٕ پَتہٕ چھِ اَسہِ ٹوٹَل پٮ۪وان لمسمس منٛز ایماوُنٛٹ دیُن یوٗتاہ اَکھ لَچھ پانٛژتٲجی ساس ووٚنوٕ حظ تۄہہِ وۅنۍ اگر تھوڑا بہت بیٚیہِ ڈِسکاوُنٛٹ گژھِ ہے تہٕ أسۍ کَرٕہَو تیٚلہِ رَجَسٹَر اَتہِ اَکھ لَچھ دۅتٲجۍ ساس وۅنۍ وۅنۍ کٔرِو تُہۍ اَکھ لَچھ ژتجی ساس تہٕ تٔتھۍ منٛز کَرَو اَدٕ حظ تیٚلہِ ٹھیٖک حظ چھُ اَدٕ حظ اسلامُ علیکُم